اسلامُ علیکُم ورحمتہ اللہِ وَبرکاتہ پانٛژھ ڈیٹ ہسا کہِ شَتہٕ وُہ جَنؤری کُنہٕ وُہ شَتھ کُنہٕ وَنٛزاہ پنٛداہ اَگست کُنہٕ وُہ شَتھ سَتہٕ تٲجی ترٛےٚ مارٕچ کُنہٕ وُہ شَتھ کُنہٕ وُہ زٕتووُہ ڈٮ۪سَمبَر کُنہٕ وُہ شَتھ تہٕ نَمنَمَتھ کُنہٕ وُہ شَتھ تہٕ دُنَمَتھ اَرداہ شَتھ اَر